ہیٚلو سلام وعلیکُم بَس شُکُر کٕم چھِو کُس موبایل اوسوٕ اَچھا اَچھا مےٚ چھِ

بہٕ حظ چھُس ونان کٕم چھُو تُہۍ کتہِ پٮ۪ٹھ چھُو اَچھا اَچھا ٹھیٖک ٹھیٖک تُہۍ ترٛٲیو ٲدۍ موبایل تُہۍ اوسوٕ شیرُن سُہ سُہ چھُ تَیار سُہ چھُ تَیار سُہ چھُ تَیار تَیار چھُ تَیار چھُ آ سُہ چھُ فِٹ صُبحس ییٖزیٚو اَپٲری تہٕ بہٕ دِمہو نتہٕ اگر کالہٕ تہِ یِیِو تُہۍ یٖیِزیٚو اَچھا